یُس اؠجوکیشَن سِسٹَم کَشمیٖرَس منٛز چھُ سُہ کِتھ کَنۍ چھُ پرٛابلِم آف یِم ٹیٖچَر شاٹیج کِتھ کَنۍ چھےٚ گژھان یُس گۄڈنیُکُے پُلٹِکَل سِسٹَم چھُنا کَشمیٖرَس منٛز یُس پُلٹِکَل سِسٹم سُہ چھُ واریاہ زیادٕ خراب کیٛازِکہِ ییٛتہِ چھُنہٕ پُٹِکَل سِسٹَم ٹھیٖک کِہیٖنۍ نہٕ ییٛتہِ کیٛاہ چھِ گژھان تَمۍ کہِ وَجہ سۭتۍ چھِ شاٹیج روزان سکوٗلَن یَمۍ کہِ وَجہ سۭتۍ بَچَن چھُ فیُوچَر گژھان تٔمۍ سۭتۍ تِہِنٛدؠن فیُوچرَن منٛز چھِ پرٛابلِم گژھان ییٚلہِ سکوٗل چھِ روزان بنٛد یِتھ کَنۍ زٕ اَسہِ چھِ یِوان وٕچھنہٕ کہِ ہَرتال وَرتال کٲتِس ٹایمَس روٗدۍ پٔتۍمہِ لَٹہِ کٔشیٖر منٛز چھِ گژھان حالَت خراب ییٚتہِ چھُ واریاہَس ٹایمَس شَٹ ڈاوُن روزان ییٚمۍ کہِ وَجہ سۭتۍ پَتہٕ چھِ گژھان سٕکوٗلٕز تہِ بنٛد پَتہٕ گژھان سکوٗلٕز بنٛد تہٕ یُس اِفؠکٹ چھُ کران کیٛاہ یِمَن ہِنٛدۍ سٹوٗڈنٛٹَن ہِنٛدۍ اؠجوکیشَنہٕ پؠٹھ سۄ چھےٚ اَکھ پرٛابلِم کٔشیٖرِ منٛز دوٚیِم پرٛابلِم یہِ یُس یہِ اؠجوکیشَن ڈایرؠکٹَر اؠجوکیشَن سِسٹَم چھِ یِم چھِ اَنان ٹیٖچَر چھِ اَنان نیٚبرٕ پؠٹھ پَتہٟ چھِ یِم یِیٚتہِ تِمَن تھاوان کَنٹرٛیکچُوَل بیسِک پٲٹھۍ پَتہٕ چھِ نِوان واپَس یِم سٹوٗڈنٛٹ چھِ آسان اَگر یِمَن کینٛہہ تہِ پرٛابلِم چھُ آسان کَمٕنِکیشَںَس منٛز کینٛہہ رٕلیٹٕڈ پرٛابلِم سٕٹَڈیٖزَن منٛز یِم چِھنہٕ ہؠکان سُہ ڈِسکَٹ کٔرِتھ ٹیٖچرَن کِہیٖنۍ کیٛازِکہِ یِم کپٲرۍ گَژھن تِم ٹیٖچَر چھُکھ آسان نیٚبرٕ پؠٹھ أنۍ مٕتۍ یِم کِتھ کَنۍ ژھانڈَن پَتہٕ تِمَن ٹیٖچرَن تہٕ یِمَن چھِ گژھان اِتھۍ کَنۍ تہِ پرٛابلِم کٔشیٖرِ منٛز چھِ بیٚیہِ تہِ یہِ مطلب واریاہ زیادٕ پرٛابلِم چھَ گژھان ییٛتہِ چِھنہٕ تیٖژاہ اؠویلیبٕل فیسَلٹیٖز ییٚتیٚتھ چھُنہٕ تیوٗتاہ مِلان سٹوٗڈَنٹَن وَننُک موقعہٕ کِہیٖنۍ تیوٗتاہ پَنٕنۍ یِم تِمَن یِم پرٛابلِمٕز یِم چھِ آسان اِشوٗز ڈِسکَس کَرنٕچ کِہیٖنۍ نہٕ کیٛازِکہِ ٹیٖچَر چھِ آسان نیٚبرٕ پؠٹھ أنۍ مٕتۍ تِم کَمَن سۭتۍ کَرَن پَتہٕ سُہ ڈِسکَس ییٚتہِ چھِ گژھان دٔلیٖل کہِ یِم ییٚتہِ ٹرینِنٛگ پروگرامٕز چھِ گَژھان یا یِم أسۍ وٕچھان چھِ باقٕیَن مٕلکَن منٛز چھِ اؠجُک یِم چھِ کران ؤرٕک شاپ اَتہِ واریاہ زیادٕ باقٕیَن مٕلکَن منٛز یہِ زَن کہِ کٔشیٖرِ منٛز چھِ یہِ دٔلیٖل کہِ ییٚتہِ چھُنہٕ تِتھ کَنۍ أسۍ یِتھ کَنۍ یہِ چھُنہٕ سُہ سِسٹَم کینٛہہ أسۍ کَرو زیادٕ ٹرینِنٛگ پروگرامٕز تہِ کَرو أسۍ یا ؤرٕک شاپ کَرو أسۍ ییٚتہِ چھِ گژھان اِتھۍ کَنۍ اِتھۍ کَنۍ چھُ ییٚتہِ گژھان یِم یِم چیٖز چھِ ییٚتہِ لیک گژھان